السلام علیکُم ڈاکٹَر صٲب اَہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک اے مےٚ حظ چھُ صرِف کَمرَس کَران شامَس دَگ اَہَن حظ

زیادٕ حظ چھِ کَران شامَس دَگ صُبحٲے چھِ کَران کَمٕے

وٕنۍ نہٕ حظ کٕہۭنۍ اَہَن حظ لوکلٕے اَہَن حظ آ اوترٕ کَرے اٮ۪کس رے آ

نہٕ حظ نَہ وٕنۍ نہٕ کٔرۍمٕتۍ تِم

اَہَن حظ اَتھ اَتھ حظ گوٚو ڈۄڈ ؤری ڈۄڈ ؤری زیادٕ نہٕ کِہیٖنۍ گۄڈٕ حظ ٲس کَران ییٚمۍ ویٖز ٹھیٖک ٲس وۄنۍ ییٚلہِ دَگ لٔج نہٕ حظ کَمرَس کَرٕنۍ وۄنۍ حظ چھِ کَران کَم کَم کٲم اِنسان اَہَن حظ آ کَم زیادٕ اَہَن حظ آ اَہَن حظ آ اَہَن حظ آ

اَہَن حظ سنٛڈے اَہَن حظ ٹھیٖک حظ چھُ

اَہَن حظ کِہیٖنۍ

کِہیٖنۍ اَہَن حظ اۭں اَہَن حظ آ

اَہَن حظ آ

کِہیٖنۍ تِم کھالو سورُے سۭتۍ اَہَن حظ آ آد حظ رۄبَس السلام علیکُم